ٲں کشمیٖری زبان چھِ ٲں یہِ چھِ اسہِ مادری زبان یعنی زن أسۍ چھِ أتھۍ مطلب بولہِ مَنٛز کَتھہٕ وَتھہٕ کران اَمہِ سۭتۍ کیٛاہ چھُ گَژھان أکِس ٲں شُرِس چھُ ایٖزیٖلی مطلب انٛڈرسٹینٛڈ گَژھان سورُے کیٚنٛہہ تٔمس اگر کانٛہہ تہِ مشکل ٹاسٕک چھِ یوان ٲں سُہ چھُنہٕ ہیٚکان باقین زبانن مَنٛز سُہ ٲں سمجھِتھ کیٚنٛہہ أسۍ چھِ تٔمس پَننہِ مٔدرِ کٲشرِ زبانہِ مَنٛز ونان سورُے تَمہِ سۭتۍ کیٛاہ چھُ گَژھان تَمہِ سۭتۍ چھُ سُہ ایٖزیلی انٛڈرسٹینٛڈ کران کٲشر زبان چھِ واریاہ زیادٕ ضروٗری پَننہِ پَننہِ زبانہِ چھِ پَنٕنۍ پَنٕنۍ اہمیت اَمہِ سۭتۍ کیٛاہ چھُ گَژھان ٲں پَننہِ زبانہِ سۭتۍ چھُ انسان کانٛہہ تہِ ڈِفِکلٹہٕ ٹاسٕک انٛڈرسٹینٛڈ ہیٚکان کٔرِتھ أمس چھَنہٕ اَمہِ سۭتۍ ٲں کانٛہہ تہِ پرٛابلم گَژھان کیٚنٛہہ تہِ چیٖز سمجھنَس مَنٛز اسی لیے پَننہِ پَننہِ ٲں یۄس پنٕنۍ پنٕنۍ زبان چھِ یہِ چھِ واریاہ زیادٕ ضروٗری أکِس بَچَس گَژھہِ گۄڈٕنیٚتھے پَنٕنۍ مادری زبان ہیٚچھناوٕنۍ تَمہِ پَتہٕ چھِ اصلی اَدٕ پرَیارٹی دِنۍ سیٚکنٛڈرٛی ٲں اردو چھُ یا اِنٛگلِش چھُ تِمن چھِ اَدٕ پَنٕنۍ پَنٕنۍ اہمیت دِنۍ کیٛازکہِ أزکہِ زمانہٕ چھِ پرٛیٚتھ کانٛہہ سبجیٚکٹہٕ چھُنہ کٲشرِس مَنٛز لیٚکھِتھ آسان کیٚنٛہہ ٲں انٛگلِشَس چھِ پَنٕنۍ اہمیت اردو وَس چھِ عَرَبِکَس چھِ یا باقین لینٛگویجَن چھِ پَنٕنۍ پَنٕنۍ اہمیت مگر یوٗتاہ جلدی انسان کٲشرس مَنٛز أسۍ ٲں سمجھَن چھِ تیٛوٗتاہ چھِنہٕ أسۍ باقین لینٛگویجن مَنٛز سمجھان کیٚنٛہہ تاکہِ کیٛازکہِ یہِ چھِ اسہِ پَنٕنۍ مادری زبان کٲشر زبان